مےٚ چھِ ساروٕے کھۄتہٕ پسنٛد سَبجَکٹ اٮ۪کاوٹٮ۪نٛسی تِکیٛازِ مےٚ چھُ لگان واریاہ مَزٕ سُہ کَرنَس منٛز تِم فارمیٹٕس بناونَس منٛز سُہ زانٕنۍ تَتھ منٛز گژھُن اٮ۪کاونٹٕس بناوٕنۍ چھِ مےٚ واریاہ زیادٕ پسنٛد یِوان اَمہِ کِنۍ چھُ مےٚ یہِ سَبجَکٹ واریاہ زیادٕ پسنٛد